بہٕ چھُس کُپوارہ ڈِسٹرکَس منٛز روزان تہٕ ییٚتہِ یُس فیسٹِول چھُ سیٚلِبریٹ گَژھان تہٕ تَتھ چھِ أسۍ وَنان عیٖد عیٖد اُلفطر یا عیٖد الضحال یَتھ چھِ أسۍ لۅکٕٹۍ عیٖد یا بٔڈ عیٖد وَنان ییٚتہِ چھِ مُسلمانَن ہٕنٛز پاپلیشَن تہٕ ییٚتہِ چھِ گژھان عیٖدٕچ سٮ۪لِبریشَن تہٕ عیٖد ہَسا چھِ اَکھ سُہ تہوار یُس ہَسا خُشی ہُنٛد تہوار چھُ آسان یَتھ أسۍ بکر عیٖد وَنان چھِ ییٚمہِ کِنۍ دۄہ چھِ أسۍ کَٹھ کَران باقٲعدٕ چھِ سوزان چھِ پَنٕنٮ۪ن ہَمساین تہٕ رِشتہٕ دارَن ییٚمہِ کِنۍ اَسہِ خوشی چھِ واریاہ میلان اَمہِ دۄہ ہَسا چھِ أسۍ عیٖدیان دِوان پَنٕنۍ رِشتہٕ دار پَنٕنۍ بٔڈۍ بٲے یا مول موج تِم ہَسا اَسہِ عیٖدیان دِون ییٚمہِ سۭتۍ أسۍ واریاہ خۄش گَژھان چھِ بہٕ ہَسا چھُس واریاہ خۄش آسان واریاہ ایٚکسایٹ آسان زِ اَمہِ برٛونٛہہ دَہ دۄہ تہٕ عیٖد چھِ یِنہٕ واجٮ۪ن تہٕ اَسہِ میلہِ عیٖدیان تہٕ بیٚیہِ ہَسا بہٕ بیٚیہِ ہَسا چھِ کٔر اَسہِ عیٖد برٛونٛٹھ دَہ دۄہ تیٲری پَلوَن ہٕنٛز میٖٹِنٛگ منٛز یِم یِم چیٖز ہسا چھِ ضروٗرت آسان اَمہِ دۄہ تِم ہَسا چھِ أسۍ اَنان تہٕ واریاہ مَزٕ چھِ یِوان یہِ بٔڈ عیٖد ہَسا چھِ روزان ڈایَن دۄہَن تہٕ ییٚمہِ کِنۍ أسۍ یِمن ڈایَن دۄہَن چھِ أسۍ بَکر عیٖد ہٮ۪کان کٔرِتھ عیٖدٕ دۄہ برٛونٛہہ عیٖد دۄہ چھِ أسۍ پَران عیٖد نٮ۪ماز زَرعکدہ منٛز عیٖد یَتھ أسۍ عیٖد نٮ۪ماز وَنان چھِ سُہ چھِ زَرعک عیٖد نٮ۪ماز آسان تہٕ ییٚمہِ کِنۍ أسۍ پَتہٕ تِم پَتہٕ سَلام پھیران چھِ تہٕ بوزان چھِ تہٕ بیٚیہِ چھِ دُعا کَران پنٕنِس اللہ تعالیٰ ہَس کُن تہٕ پَتہٕ ہَسا چھِ أسۍ تَمام عیٖد مُبارک کَران تہٕ ییٚمہِ سۭتۍ سٲری خۄش چھِ گژھان بیٚیہِ ہَسا چھِ ایٚمہِ دۄہ أسۍ واریاہ واریاہ سِنۍ رَنان تہٕ ییٚمہِ سۭتۍ اَسہِ مَزٕ چھُ یِوان کھٮ۪نَس منٛز تہٕ بیٚیہِ چھِ أسۍ واریاہ خۄش گَژھان یہِ عیٖد ہَسا چھِ آسان ؤرۍ یَس منٛز دۄیہِ پھِرِ تہٕ اَکھ ہَسا چھِ آسان لۅکٕٹۍ عیٖد یَتھ أسۍ مٔدٕر عیٖد وَنان چھِ ییٚمہِ برٛونٛٹھ ہَسا چھِ أسۍ ماہِ رمضانُن رٮ۪تھ پٮ۪وان درُن بیٛاکھ ہَسا چھِ بٔڈ عیٖد ییٚمہِ کِنۍ اَسہِ أسۍ کَٹھ چھِ پٮ۪وان قۄربان کَرُن تہٕ